ییٚلہِ چھُ اکھ ٹیمپٕل تَتھ چھِ وَنان شِو مام بیشوارا ٹیمپٕل یُس کَنیٚن ہُنٛد چھُ بَنومُت یہِ چھُ اکھ ہِسٹارِکَل مَندِر ییٚتہِ یہِ چھُ کَنٮ۪ن ہُند بَنیومُت نہ مےٚ چھُنہٕ وُچھمُت یہِ وۄنۍ کیٚنٛہہ مےٚ چھُ بَس بوٗزمُت اَمہِ بارَس منٛز